اسلام علیکُم وعلیکُم سلام تُہۍ چھُو حظ ٹھیٖک برکرت صٲب آچھا تہٕ اہن حظ ٹھیٖک تُہۍ ؤنۍتو مےٚ تۄہہِ چھُو صُبحس سکوٗل یُن تُہۍ کٔرِو اَکھ چیٖز تُہۍ مِلِو مےٚ صُبحس تِکیٛازِ کیٚنٛہہ رٮ۪سپانسِبٕلٹیٖز آسہٕ تۄہہِ دِنۍ کیٚنٛہہ چیٖز ٲسۍ تۄہہِ سمجھاوٕنۍ تہٕ آ آ تۄہہِ چھو کٲم کیٚنٛہہ کَرنہِ صُبحس تہٕ تِم چھِ واریاہ ضٔروٗری تِکیٛازِ یَتھ چھِنہ اَسہِ اٮ۪گزام یِنہٕ وول تَمے باپتھ ٲسۍ چیٖز اَکھ زٕ تۄہہِ تِم چھِ کامہِ زٕ ترٛےٚ چھِ تِم کٔرِو مےٚ مِلۍزیو صُبحس تُہۍ تَتہِ آ تٔتھۍ رِلیٹِڈ تہٕ تۄہہِ تۄہہِ ما چھُو تۄہہِ چھُنہ سُکوٗل یُن لیٖو ویٖو ما چھُو تھٲمٕژ آ تُہۍ مِلۍزیو صُبحس تہٕ صُبحس کَرو أسۍ یہِ چیٖز تۄہہِ سۭتۍ ڈِسکَس چلو چلو ٹھیٖک چھُ